اگر أسۍ وٕچھو دُنیا کَمہِ حساب چھُ چینٛج گوٚمُت کَمہِ حساب چھُ بَدلیامُت دُنیاہَس منٛز اگر أسۍ پٔتِم پنٛژاہ ؤری پَتھٕچ کَتھ کَرو یا شیٹھ ؤری پَتٕچ کَتھ کَرو اَکھ بیسِک اَکھ چیٖز چھِ یِتھ پٲٹھۍ موبایل فون اَکھ چھِ سُہ اوس نہٕ تِمَن دۄہَن کینٛہہ ٲسۍ ٹیلی فون ٲسۍ اِنسان اوس نہٕ ہٮ۪کان کَتھ کٔرِتھ کِہیٖنۍ بیٚکِس دوٗر ییٚلہِ گژھُن اوس ییٚلہِ کٲنٛسہِ نِش خبر ٲس آسان پِرٛژھٕنۍ تیٚلہِ ٲسۍ پٮ۪وان تور تِمَن نِش ٹرٛیوٕل کَرُن تِمَن سَمکھٕنۍ گژھُن پَتہٕ تٕہٕنٛز خٲر خبر پِرٛژھٕنۍ اَز اگر أسۍ وٕچھو اِنٹَرنٮ۪ٹُک دور چھِ فون موبایل فونُک دور چھِ اگر اَسہِ کُن تہِ آسہِ گژھُن أسۍ چھِ وٕنۍکٮ۪نَس آرام سان ہٮ۪کان گٔژھِتھ ٹایم چھُنہٕ تیوٗتاہ لگان کِہیٖنۍ کانٛہہ اَکھ أکِس دۄہَس منٛز چھِ اِنسان ہٮ۪کان واپَس تہِ یِتھ پھیٖرِتھ تہٕ یُتھ چھِ دُنیا چھُ یوٗتاہ بدلیٛامُت کہِ یُس اَز برونٛٹھ ہَتھ ؤری یُس دُنیِہُک حالت ٲس تہٕ یُس اَز حالت چھِ سُہ چھِ ٹوٹلی ڈِفرَنٛٹ برونٛٹھ اگر أسۍ وٕچھو ییٚلہِ پَنُن گَرِ ٲسۍ بَناوان تیٚلہِ اوس مطلب واریاہ ٹایم لگان گَرٕ بَناونَس تیٚلہِ اوس نہٕ تیوٗت تیوٗتاہ اوس نہٕ مٮ۪ٹیٖریَل اوس نہٕ آسان کینٛہہ لۄکٕٹۍ لۄکٕٹۍ چیٖز ٲسۍ پٮ۪وان ژھانٛڈٕنۍ گۄڈٕ اَز چھِ سورُے مٮ۪ٹیٖریل آسان اَتی اٮ۪ویلیبٕل اَتی چھِ آسان پَتہٕ چھِ أسۍ یِم چیٖز اَنان لگ بگ رٮ۪تھ زٕ رٮ۪تھ ترٛےٚ رٮ۪تھ چھِ مٮ۪کزِمَم لگان ییٚلہِ کَنٹِنیوٗوَسلی کٲم اَکھ گَرٕ بَناونَس یا اگر أسۍ کٲنٛسہِ ہِنٛز خبر آسہِ اَنٕنۍ کِتھ پٲٹھۍ چھِ اِوالُو گوٚمُت کِتھ پٲٹھۍ بدلیٛامُت سون اٮ۪جُکیشَن سِسٹَم تٲلیٖمی یُس تٲلیٖمی دور یُس چھِ سُہ چھِ بڑیامُت برونٛٹھ ٲسۍ ٲسۍ نہٕ کورٮ۪ن دِوان سکوٗل گژھنہٕ کِہِیٖنۍ یا واریاہ کَم کورِ آسہٕ تِم آسان یِم سکوٗل ٲسۍ گژھان واریاہَن کَم کورٮ۪ن ہُنٛد سکوٗل گژھنُک اوس رِواج اوس اَز اگر وٕچھو ییٖتیٛاہ لٔڑکَن ہُنٛد ییٖتیٛاہ لٔڑکَن ہٕنٛدۍ یِم چھِ رایٹٕس چھِ تیٖتیٛاہ چھِ کورٮ۪ن ہِنٛدۍ رایٹٕس تہِ البتہ زیادَے رایٹٕس چھِ برونٛٹھ ٲسۍ نہٕ کورٮ۪ن دِوان ووٹ ترٛاونہٕ زَنٮ۪ن ہُنٛد ووٹ اوس نہٕ کِہیٖنۍ تَمہِ پَتہٕ اگر أسۍ وٕچھو اَز زَنٮ۪ن ہُنٛد ووٹ دیُن چھِ آمُت چھِ دِنہٕ زَنہِ زَنہِ چھِ ہٮ۪کان آرام سان ووٹ دِتھ تِمَن تِم رایٹٕس آمٕتۍ دِنہٕ کہِ تٕم ہٮ۪کَن ووٹ دِتھ کینٛژَن زَنٮ۪ن پیوٚ ایٚمہِ چیٖزٕ خٲطرٕ لَڑُن یا اگر أسۍ وٕچھو بروٗنٛہمہِ کالَس اوس ریسِس ریسِزَم اوس یعنی کہِ یِم لٔڑکہٕ کَلَرکِس بیسَس پٮ۪ٹھ ٲسۍ یِوان ڈِسٹِنٛگوِش کَرنہٕ کہِ یہِ چھُ کِرٛہُن یہِ چھِ سفید کِرٛہُن گوٚو کَم پایہِ ہُنٛد سفید گوٚو بَڑِ پایُک یُس بلکل غلط اوس اَزکَل چھِ یہِ سورُے ختم آمُت کَرنہٕ اَزکَل چھِ آمٕتۍ واریاہ اَصٕل چیٖز یِم مطلب پٔتۍ مِس زمانَس منٛز ٲسۍ نہٕ کینٛہہ البتہ کینٛہہ یِتھ تہِ چیٖز چھِ یِم نہٕ یَتھ زمانَس منٛز اَصٕل ٲسۍ کہِ یِتھ پٲٹھۍ ماحولیاتی توازُن چھِ خراب گوٚمُت یا آیٹَم بَم گولہِ یِم چھِ آمٕتۍ گولہِ بنٛدوٗق ییٖتیٛاہ چیٖز آے بَناونہٕ کہِ یِم چھِ واریاہ واریاہ نۄقصان دیہہ تہِ سانہِ خٲطرٕ سون ماحول گوٚو خراب یُس گاڑٮ۪ن ہُنٛد زورٕ زورٕ پَکُن یا نویِز پُلوٗشَن چھِ اِیَر پُلوٗشَن چھِ گژھان واٹَر پُلوٗشَن چھِ گوٚمُت ییٚلہِ زَن یہِ برونٛٹھ یِم سامان اوس یہِ اوس واریاہ اَصٕل برونٛٹھ یِم یِم چیٖز ٲسۍ سون آب اوس صاف ہوا اوس صاف شور شرابہٕ اوس نہٕ کِہیٖنۍ ییٖتیٛاہ دُنیا اِوالُو گوٚو یوٗتاہ دُنیا برونٛہہ کُن پَکیٛاو تیُتُے آے اَتھ منٛز کینٛہہ تِم چینٛج یِم نہٕ سٲنِس یَتھ خٲطٕر سٲنِس اِنوارامٮ۪نٛٹَس خٲطٕر صحیح ٲسۍ کینٛہہ